نہ حظ نہ چھِ اَسہِ گَرِ کانٛہہ لایبرٔری تہٕ نہ چھِ سٲنِس گامَس منٛز لایبرٔری کانٛہہ البتہ سٲنِس ٹاونَس منٛز حظ چھےٚ اَکھ لایبرٔری تہٕ تَتہِ چھِ سارے قٕسمٕچ بُکہٕ ایٚولیبٕل آسان تہٕ بہٕ چھٮ۪س کوٗشِش کَران تِمَے بُکہٕ پَرنٕچ یِم میٛٲنِس سیلبَسَس رِلِوینٛٹ آسن فار ایٚکزامپٕل اگر بہٕ ایس ایس بی خٲطرٕ ٲسٕس تیٲری کَران تہٕ بہٕ ٲسٕس کوٗشِش کَران تَمے حِساب تَمے سیٚلِبَس چہِ ایٚکاڈِنٛگ بُکہٕ پَرنَس تہٕ تِمَے بُکہٕ ٲسٕس بہٕ پَران یِم مےٚ ضروٗرت آسہِ ہن تہٕ لگ بگ آسہٕ تِم سارے بُکہٕ تَتہِ ایٚولیبٕل آسان تہٕ گامَس منٛز چھِنہٕ ٲسۍ زیادٕ بُکہٕ وُکہٕ تِم قٕسٕم چھِنہٕ کینٛہہ تہٕ اَسہِ چھِنہٕ زیادٕ یہِ فیسَلٹی گامَس منٛز ایٚولیبٕل کِہیٖنۍ بیٚیہِ چھٮ۪س بہٕ ہُتھ پٲٹھۍ اگر سیلبَس علاوٕ تہِ اگر کانٛہہ بُک آسہِ ہا پَرٕنۍ تہٕ بہٕ پَرٕ ہا بُک یۄس یَتہٕ اینٚتھرٛوپالِجی رِلِوینٛٹ یا اُردوٗوٕچ کانٛہہ شٲعری ہِنٛز بُک غالِبٕنۍ اَنہٕ ہا بہٕ دِیوانہِ غالِب سۄ چھٮ۪س بہٕ پَران واریاہ اَصٕل پٲٹھۍ تہٕ بیٚیہِ اگر کانٛہہ ہُتھ پٲٹھۍ بُک آسہِ ہا یا یۄس نالیج خٲطرٕ تہٕ بہٕ اَنہٕ ہا ایٚنتھرٛوپالِجی ہِنٛز کانٛہہ بُک تہٕ دیوانہِ غالِب چھِ مےٚ واریاہ پَسنٛد تہٕ شاعری چھٮ۪س بہٕ واریاہ پَسنٛد کَران تہٕ اقبالٕنۍ تہِ آسہٕ تَتہِ آسان بُکہٕ واریاہ علامہ اقبال رحمتہ اللہِ علیہ تِہِنٛزٕ بُکہٕ آسہٕ آسان تَتہِ کُلیاتِ اقبال ٲس ضربِ کلیٖم ٲس ارمغانِ حِجاز ٲس تہٕ تِم تہِ ٲسٕس بہٕ منٛزٕ پَران تہٕ بیٚیہِ چھِ بیٛاکھ اَکھ اَہَم شٲعر یُس کٲشُر شاعر چھُ سُہ گوٚو شیخ العالم رحمتہ اللہِ علیہ تِہِنٛز بُک تہِ چھُ کَلامِ شیخ العالم یَتھ پٮ۪ٹھ تِہُنٛد کَلام چھُ لیٚکھِتھ تہٕ سۄ کِتاب تہِ ٲسٕس بہٕ ژھانڈان تَتہِ تہٕ ییٚمہِ ساتہٕ ایٚولیبٕل تِہِنٛز کانٛہہ تِہِنٛدِ کَلامٕچ کانٛہہ بُک آسہِ ہا تہٕ سۄ کِتاب تہِ ٲسٕس بہٕ منٛزٕ منٛزٕ پَران تہٕ باقٕے شُکریہ